اسلام علیکُم ورحمت اللہِ وَبَرکاتاہوٗ بہٕ حظ چھُ محمد حق کۄلگامہِ پؠٹھ آز برونٛٹھ ژور ؤری یعنے کہِ یہِ زٕ ساس تہٕ کُنوُہَس منٛز ہَسا دیُت مےٚ کَریو لیپ ٹاپ أنِتھ یُس یہِ لیپ ٹاپ چھُ یہِ حظ چھُ ایچ پی کَمپٔنی ہُنٛد یُس ہَسا اَمِچ سٹوریج چھِ سُہ ہَسا چھِ اَکھ ٹیرا بایٹ یعنے کہِ ساس جی بی یُس ہسا امیُک پروسر چھُ سُہ چھُ واریاہ اَصٕل یہِ ہسا چھُ سیوَنتھٕ جنریشنہِ ہُنٛد لیپ ٹاپ تہٕ بیٚیہِ یُس امیُک ڈِسپٕلے چھُ سُہ ہسا چھُ ٹچس پؠٹھ یہِ چھُ واریاہ اَصل لیپ ٹاپ یہِ چھُنہٕ ہینٛگ وینٛگ تہِ گژھان کینٛہہ امیُک بیٹری اتھ چھُ نیران بیٹری واریاہ اصل ٹایم مطلب زٕ دۄہ یا ترٛےٚ دۄہ چھِ اتھ بیٹری نیران تہٕ بیٚیہِ چھُس بہٕ اتھ پؠٹھ ہؠکان آرام سان آرام سان ترٛےٚ پھیٖر مےٚ وُچھِتھ تہٕ اَتھ چھُ بیٚیہِ ٹایم ژڑان گوٚو اکھ چیٖز ییٚلہِ مےٚ یہِ گۄڈٕ اوٚن لیپ ٹاپ مےٚ اوس نہٕ یہِ گۄڈٕ تگان چلاوٕنۍ کینٛہہ مطلب ییٚلہِ پَتہٕ ٹایم گوٚو ٹایم گوٚو ساس کُنوُہ ساس وُہ ساس دوٚپ مےٚ ہسا ہیوٚچھ مےٚ ہسا دیُت ٹایم پؠٹھ مےٚ کوٚر اَتھ پؠٹھ ٹایِم تہٕ مےٚ ہسا تتھ ٹایم تہٕ مےٚ ہسا چھُ وَن واریاہ چیٖز تَگان تِمو منٛز چھُ گۄڈنیُک اکھ یِوان ٹایپِنٛگ ٹایپِنٛگ چھِ مےٚ تَگان واریاہ اَصٕل پٲٹھۍ کَرٕنۍ بہٕ چھُس کَران شیٹھ وٲڈس مطلب بہٕ چھُس میون ٹایپِنٛگ یُس چھُ یَتھ شیٖٹھ وٲڈس پٔر مِنَٹ مطلب کہِ بہٕ چھُس أکِس مِنٹَس منٛز شیٹھ وٲڈ ہؠکان لیکھِتھ دوٚیِم چیٖز یِم اَمِچ ایٚپلِکیشنہٕ چھِ سِسٹَم ایٚپلِکیشنہٕ ٲسۍ تَن یا سافٹویر ایٚپلِکیشنہٕ ٲسۍ تَن ایم ایس وٲڈ ووڈ پیڈ یِم تہِ کینٛہہ چھِ تِم چھِس بہٕ آرام سان ہٮ۪کان چَلٲوِتھ دٔیِم چیٖز بیٚیہِ بیاکھ چیٖز کیاہ چھُ واریاہ اِمپاٹنٹ یُس چھُ اگر مےٚ کُنہِ ساتہٕ کینٛہہ ایپلِکیشن آسہِ لیکھٕنۍ کُنہِ ساتہٕ کینٛہہ نوٹٕس آسہِ لیکھٕنۍ یا کُنہِ ساتہٕ کینٛہہ پریزنٹیشن آسہِ بَناونہِ سکوٗلَس خٲطرٕ بہٕ چھُس نہٕ بیٚیہِ جایہِ گژھان کینٛہہ بہٕ چھُس نہٕ کٲنٛسہِ خدمت سیٚنٛٹر وٲلِس نِش یوت گژھان کینٛہہ بہٕ چھُس پَنُن لیپ ٹاپ کھُلاوان تہٕ أتھۍ پؠٹھ چھَس تِم پریزنٹیشنہٕ بناوَان اَتھ لیپ ٹاپَس پؠٹھ سۭتۍ چھِ مےٚ واریاہ زیادٕ اؠکٕسپیٖریَنٕس میٲنۍ مطلب کہِ بہٕ چھُس واریاہ اَصٕل پٲٹھۍ ہؠکَان تِم بَنٲیِتھ تِمَن رنٛگ ونٛگ کران مطلب تِم ڈؠکوریٹ کَرَان واریاہ واریاہ اَصٕل پٲٹھۍ باقٕے وَسلام